پرٲنۍ اکھ کَہاوتھ چھِ ساونٛڈ مایِڈ لایزِ اِن اےٚ ساونٛڈ باڈی ییٚلہِ زَن ییٚلہِ زَن ییٚمِس زَن صحت منٛز جِسم آسہِ صحت منٛز جسمہٕ وٲلۍ وولُے چھُ آسان تنٛدرُستہٕ دؠماغُک مٲلک یِم زَن یِم گیمٕز چھِ یِم ہسا چھِ أسۍ گِنٛدان اَمہِ سۭتۍ ہسا چھِ أسۍ واریاہ زیادٕ فٲیدٕ جسمٲنی فٲیدٕ ییٚلہِ زَن جسمٲنی فٲیدٕ اَسہِ گیمو دِ ذٔریعہِ میلہِ جسمٲنی فٲیدٕ ییٚلہِ ملیو اَسہِ تَمہِ مٔزیٖد چھُ اسہِ پتہٕ مِلان جسمٲنی فٲیدٕ سۭتی چھُ مِلان اَسہِ دؠمٲغی فٲیدٕ تہِ گیمٕز گِنٛدنہٕ سۭتۍ ہَسا چھُ سون یۄس زَن چربی چھِ سۄ چھِ کَنٹرول روزَان سٲنۍ اِمینِٹی چھِ بوٗسٹ گژھان یہِ ہَسا یہِ سانہِ یِم أڈجہِ چھِ یِم چھِ ہَسا چھِ سٹرانٛگ بَنان تہٕ ییٚلہِ زَن أڈجہِ سٹرانٛگ بَنے أمنِٹی بوٗسٹ گٔے چربی گٔے کَم بؠماریو نِش اِنسان رُت دوٗر تہٕ یِموٕے چیٖزو سۭتۍ ہَسا دؠماغ تہِ تَندرُست بَنان